ییٚلہِ أسۍ لکٕٹۍ ٲسۍ أسۍ ٲسۍ پانہٕ ؤنۍ پاٹسِپیٹ کران پننؠن پِترٕ بیٚنین سۭتۍ پننؠن ماستٕریٚن بِیٚنؠن سۭتۍ ہمسایہِ کورؠن سۭتۍ أسۍ ٲسۍ دپان أسۍ رنو آز اکھ سیُن وٕچھو کٔمِس تَگہِ سیُن اَسہِ اَصٕل رَنُن تہٕ أسۍ ٲسۍ پتہٕ رَنان أسۍ پانہٕ ؤنۍ لکچارس منٛز أسۍ ٲسۍ رنان مگر یہِ کوٚر نہٕ اَسہِ کیٛاہ چھِ نہَ وَنان شو کوٚر نہٕ اَسہِ یَتھ یَتھ منٛز کوٚر نہٕ اَسہِ یہِ پا یَتھ یوٗٹیوٗپٮ۪س پؠٹھ کوٚر نہٕ اَسہِ یہِ شو کینٛہہ ییٚتہِ آسہٕ نہٕ تِم فیسَلٹی کینٛہہ یوٗٹیوٗپٮ۪س پؠٹھ کوٚر نہٕ کینٛہہ وَنٛۍ گوٚو پانہٕ ؤنۍ أسۍ أسۍ فرٛؠنٛڈٕ کران یِم کران مےٚ یِم میٛانہِ یِم پِترِ بیٚنہِ ماستٕر بیٚنہِ أسۍ ٲسۍ پَنٕنۍ کَران یہِ أسۍ ٲسۍ دَپان اَسہِ کُس کُس اکھ رَنہِ اَسہِ منٛز اَصٕل پٲٹھۍ کُس اکھ رَنہِ تہٕ اسہِ ٲسۍ تَگان واریاہ یِم ڈِش بناوٕنۍ لکچار پؠٹھے تہٕ أسۍ چھِ بہٕ چھَس یِہے ہاوُس وایفٕے بہٕ چھَس آسان یَتھ کِچنَس منٛزٕے چھس یہِ یِمےٕ ڈِش آسان ڈِش بَناوان رَنان کَران چھَس بےٕ اَسہِ چھُ اَسہِ چھِ ایٚکٕسپیٖریَنٕس تہٕ وَنٛۍ گوٚو یہِ چھُ نہٕ کوٚرمُت ویٖڈیو چھُ نہٕ کوٚرمُت یَتھ پؠٹھ یوٗٹیوٗپَس پؠٹھ شو کینٛہہ اَلبَتہ اَسہِ چھِ ایٚکٕسپیٖرینس حٕظ چھِ اَسہِ تہٕ أسۍ چھِ کُکِنٛگ سۭتی زیادٕ آوٕرۍ آسان

اٹھ گٔژھِ آسٕنۍ أمِس اَمہِ کُیَن امہِ سۭتۍ چھُ باسان آوا زَنان زَنان چھِ کینٛہہ کٲم کَران ییٚلہِ سہَ رَنہِ کَرِ اَصٕل پٲٹھۍ پَننؠن بٲژَن پَننہِ فیملی دِی سہَ اَصٕل پٲٹھۍ رٔنِتھ کٔرِتھ تیٚلے چھِ سٲری گرِ خۄش آسان یہِ مگر مےٚ اوس لَکچار پؠٹھٕے اُکُنَتھ زیادٕ پَہمَتھ کیازِ ییٚلہِ أسۍ أسۍ ٲسۍ پانہٕ وَنہِ ہمساے کورِ أسۍ ٲسۍ دَپان أسۍ رَنو آز یہِ سیُن رَنو أسۍ آز اَسہِ منٛز کُس رَنہِ پَتہٕ ٲسۍ أسۍ وٕچھان کٔمِس چھُ گوٚو اَصٕل تٔمِس تٔمِس ٲسۍ أسۍ مطلب یہِ وَنان ژےٚ چھِ تَگان اَصٕل پٲٹھۍ رَنُن ژےٚ چٲنِس لوگ اَسہِ زیادٕ مَزٕ تہٕ وَنٛۍ گوٚو یَتھ پؠٹھ دیُت نہٕ اَسہِ ویٖڈیو دیُت نہٕ کینٛہہ ییٚتہِ آسنہٕ تِم ایویلیبٕل آسنہٕ تِم فیسَلٹی آسنہِ ییٚتہِ کینٛہہ یۄس یہِ ہاوُس وایِف چھِ آسان یہِ چھِ بِچٲرٕ آسان صبحُ پؠٹھے آوُر أتھۍ کِچنَس منٛز پَننؠن گَرِکؠن ہٕنٛدۍ خٲطرٕ یِم بَتہٕ چھِ أمِس آسان ٹایمَس پؠٹھ تیار تھاوُن سیُن چھُ أمِس تھا آسان ٹایمَس پؠٹھ تیار تھاوُن یِمَن پننؠن بَچن ہٕنٛدۍ خٲطرٕ چھِ أمِس لنٛچ بوٚکٕس آسان ٹایمَس پؠٹھ تھاوُن تہٕ أسۍ چھِ کران تِہٕن چھِ أسۍ کَران اَسہِ چھُ زِنٛدٕ روزنہٕ خٲطرٕ گۄڈنؠتھ گژھِ آسٕن اَسہٕ یِہَے کھؠن چؠنٕے تیٚلہِ ہیٚکو أسۍ زِنٛدٕ روٗزِتھ یہِ چھِ أکِس زَنانہِ آسان فرض یہِ کٲم اَنجام دِنٮ۪ن البتہ یَتھ پؠٹھ چھُ نہٕ اَسہِ کوٚرمُت یوٗٹیوٗبَس پؠٹھ یہِ شِیَر کینٛہہ یہِ چھُنہٕ اَسہِ دیُتمُت ویٖڈیو اَتھ پؠٹھ کینٛہہ گرَس منٛز چھِ أسۍ آسان مَصروٗف أتھۍ کامہِ سۭتۍ مےٚ چھِ صُبحٲے پَنٕنۍ بَچہِ دَپان موٚما آز کیاہ رَنیٚکھ ژٕ اَسہِ سانہِ خٲطرٕ اَسہِ کیاہ سوزیٚکھ ژٕ اَز یہِ ٹِفنَس منٛز کیاہ تھایَکھ اَسہِ ژٕ مٔنٛزۍ چھِ دَپان آملیٹ دِ بَنٲیِتھ مٔنٛزۍ چھِ دَپان اَسہِ دِ یَکھٕنۍ بَنٲیِتھ مٔنٛزۍ چھِ دَپان اَسہِ یہِ بَنٲیِتھ یہِ رِستہٕ دِ آسہِ بَنٲیِتھ کانٛہہ نَتہٕ کانٛہہ ڈِش گژھِ آسٕنۍ یِمَن دۄہے دۄہے گژھِ آسٕنۍ یِمَن کانٛہہ نَتہٕ کانٛہہ یہِ دپَان سکوٗلَس پؠٹھ چھُ اَسہِ گژھُن اَسہِ چھِ سکوٗل گژھُن تَتہِ چھِ آسان واریاہ سارنٕے شُریٚن آسان رٔتۍ رٔتۍ ڈِش آسان تَتہِ رٔتۍ رٕتۍ سِنۍ آسان تَتہِ اَسہِ تہِ دِیِو بَنٲیِتھ مٔنٛزۍ چھِ دَپان اَسہِ دِیِو ژھٹہٕ رَس ٲلوٕ بَنٲیِتھ مَرژٕ وانٛگنو وَرٲیی دِو اَسہِ آلوٕ بَنٲیِتھ پیٚوان چھُ سُہ بَناوُن مےٚ چھُ واریاہ مَزٕ لَگان ییٚلہِ بہٕ یِم ڈِش چھَس آسان بَنان سیُن چھَس یہِ آسان یہِ رَنان مےٚ تہِ چھُ بہٕ چھَس واریاہ محٔنتہٕ سان بناوان تہٕ مےٚ چھِ پَتہٕ چھِ دَپان سٲنۍ گَرِکۍ آ اَتھ اوس مَزٕ اَسہِ لوگ اتھ سِنِس مَزٕ ژےٚ چھُتھ یہِ اَصٕل پٲٹھۍ روٚنمُت کیازِ ییٚلہِ اِنسان کُنہِ چیٖزَس محنت لاگہِ تَتھ آسہِ ضروٗری مَزٕ بیٚیہِ گژھِ اِنسان ہمیشہِ ییٚلہِ کانٛہہ کٲم کَرِ دِل دِتھ گژھِ کَرٕنۍ اِنسان تیٚلہِ آسہِ سٲرسٕے مازٕ تیٚلہِ آسہِ سورُے ٹھیٖک تیٚلہِ ہیٚکہِ نہٕ کٕہٕنۍ کَتھ کٔرِتھ

رَٹوٗ وۄٹ ڈوٗ یوٗ تھِنٛک میک اَ ڈانس پٔرفارمَنٕس ٹروٗلی میموریبل آر اِمپیکٹ فُل ڈانس میموری وَنۍ ہسا